ہیٚلو اسلامُ علیکم ٹھیٖک پٲٹھۍ چھِو حظ اہن حظ ٹھیٖک اصٕل پٲٹھۍ یہِ چھا حظ الحیاط ٹیلر مےٚ حظ ٲس فِراق سوٗٹ ترٛوٚومُت اَتہِ بیٚیہِ اوسُم بیاکھ سُوناوُن آ مےٚ حظ اوس ترٛوٚومُت پَنٛداہ اۭں سُہ حظ چھُ اے گرے کَلرُک تَمِچ سِلِپ تہِ حظ چھِ مےٚ تہٕ مےٚ چھُ بیاکھ فِراق سوٗٹ سُوناوُن یہِ چھُ لاینِنٛگ وول تہٕ اتھ چھِ بیٚیہِ پایپِنٛگ کِرٕنی بٚییہِ چھا کَٹ ؤرٕک اتھ تراوٕنۍ آ یَتھ حظ سُے کَٹ ؤرٕک چھُس نا حظ تراوٕنۍ بیٚیہِ چھِس پلازوس تراوٕنۍ یِم پوٹلی بَٹَن چھِس تراوٕنۍ پلازوس بیٚیہِ چھِ پلازوس تہٕ کَٹ ؤرٕک بۄن ترٛاوٕنۍ اہن حظ آ یہِ چھُ ڈِزایِن ویر سوٗٹ یہِ گَژھہِ واریاہ زیادٕ اصٕل بَنُن تہٕ مگر یہِ چھُ اتھ چھُ آ مگر اتھ تہِ چھُہ اکھ کٲم تہٕ یہِ گَژھہِ مےٚ جلدی پَہم گَژھُن تیار اَسہِ چھُ کھانٛدر اۭں پگہہ کٲلۍ کیٚتھ تہٕ یہِ گَژھہِ مےٚ گَژھُن جلدی تیار أکِس دۄن دۄہن منٛز نا حظ نا کیاہ حظ أسۍ حظ تۄہی نِش چھِ سُوان تہٕ آ تیٖژہ ۂن حظ چھٕا پوٚز کَتھ تیٖژہ ہن حظ چھا پوز کَتھ وۄن گَژھیٚس نا حظ کیٚنٛہہ گُنجٲیِش اچھا ٹھیٖک یِم کَٹ ؤرک اتھ کوٗتاہ حظ چارجِز چھِو تُہۍ ہیٚوان ٲٹھ شیٚتھ حظ ہے آہن حظ درۄجَر بلاے حظ چھےٚ اَدٕ کیاہ ٲٹھ شیٚتھ ٲٹھ شیٚتھ حظ چھُ زیادٕ واتان نا حظ شےٚ ہتھ رۄپیہ حظ چھُو ٹھیٖک شےٚ ہتھ حظ ٲسوٕ ٹھیٖک ٲسۍ حظ چھا سُوناوان تۄہہِ نِش تیٖژھا ہَن حظ چھا پوٛز کَتھ چلو کیٚنٛہہ نہٕ حظ چھُںہٕ وۄن رۄپیہ پنٛژہ اور یا یور تہٕ چلو ٹھیٖک حظ چھُ ادٕ حظ ادٕ حظ ادٕ کیاہ بِہِو خۄدایس حوالہ